کشمیٖری چھےٚ یہِ چھُ اَکھ واریاہ اَصٕل لنٛگویج اَکھ چھِ اَسہِ یہِ پَنٕںۍ مادری زبان چھِ بیٚیہِ چھِ یہِ واریاہ میٖٹھ مطلب یہِ چھِ اَکھ خۄشوٕنۍ اَکھ زبان اَکھ مگر اَز یُس أسۍ چھِ بہ مطلب مےٚ ہیوٚچھ کشمیٖری یہِ تِکیٛازِ یہِ چھِ نیچرَل یہِ چھِ یِتھ کَنۍ أسۍ بہٕ پنٛنٮ۪ن مٲ یہِ چھِ أسۍ مٲلِس ماجہِ نِش ہیٚچھان زٮ۪نہٕ پٮ۪ٹھَے ییٚلہِ اَسہِ مول موج کٲشِر پٲٹھۍ چھِ کَتھ کَران أسۍ چھِ پَتہٕ نیچرٔلی یہِ ہیٚچھان تِکیٛازِ أسۍ چھِ پَلیٚمٕتۍ آسان أتھۍ ماحولَس منٛز ییٚتہِ اَسہِ کٲشرُے چھُ یِوان کَرنہٕ یۄس یہِ لنٛگویج چھِ مگر دۄہ کھۄتہٕ دۄہ یُس یہِ لنٛگویج چھےٚ یہِ چھےٚ دۄہ کھۄتہٕ دۄہ چھےٚ یہِ گژھان کَم کَم چھےٚ یِوان یہِ بولنہٕ تِکیٛازِ یُس أزِچ جَنریشَن چھےٚ یِمَن چھِ واریاہ اِنسَلٹ فیٖل گژھان ییٚلہِ یہِ کشمیٖری کَتھ چھِ کَران آ أزِکۍ مول موج تہِ چھُنہٕ یَژھان سون بَچہِ گَژھِ کٲشِرۍ پٲٹھۍ کَتھ کَرُن کہِ تِمَن تہِ چھُ باسان مطلب یہِ چھِ اَکھ حکارتٕچ کَتھ اگر یِم کٲشِرۍ پٲٹھۍ کَتھ کَرَن اَز چھِ مطلب یِم بٔڑۍ بٔڑۍ سکوٗل چھِ ییٚلہِ پیرنٛٹ چھُ ترٛاوان پنٛنٮ۪ن بَچَن بَڑٮ۪ن سکوٗلَن منٛز تٔمۍ سٕنٛز چھےٚ گۄڈنِچ کوٗشِش یی روزان یہِ گژھِ نہٕ کٲشر پٲٹھۍ نیٚبرٕکَنۍ کَتھ کَرُن کِہیٖنۍ یا تہِ گژھِ یہِ اِنٛگلِش کَرُن یا تہِ گژھِ یہِ اُردوٗ کَرُن پَنُن یُس کشمیٖری پَنٕنۍ مادری زبان یۄس چھِ یہِ چھِ یِمَن واریاہ عجیٖب باسان یہِ چھِ یِمَن مطلب اِنسَلٹ باسان اَکہِ حِسابٕچ یِم چھِ دَپان نہ سون بَچہِ گژھِ نہٕ کٲشُر کَرُن کینٛہہ امہِ سۭتۍ چھِ یُس یہِ سٲنٛز پَنٕںۍ یُس أسۍ چھِ ہیٚچھان باقیَن ہٕنٛز زبان یُس اَسہِ پَنٕنۍ یہِ چھِ آسان پَنٕںۍ لنٛگویج چھےٚ کشمیٖری یہِ چھِ دۄہ کھۄتہٕ دۄہ دۄہ کھۄتہٕ دۄہ چھےٚ یہِ کَم گژھان یُس تہِ اَز بَچہِ چھِ یُس مطلب تٔمِس چھِ زٮ۪نہٕ پٮ۪ٹھَے یِوان یوٚہَے کَنسٮ۪پٹ دِنہٕ مطلب تٔمِس چھِنہٕ دِوان ہیٚچھنٕے چھِنہٕ دِوان تٔمِس کشمیٖری گَرِ تہِ چھِ بَنیٛومُت وۄنۍ ماحول چاہے مول موج یِم چھِ ما مول موج یِم تہِ چھِ روزان بَچَس سۭتۍ کٲ اُردوٗ یا اِنٛگلِش پٲٹھۍ کَتھ کَران اَمہِ سۭتۍ چھِ یہِ بَچہِ یہِ چھِ أمِس چھِ روز أمِس چھَنہٕ آسان پَتہٕ پَیی کشمیٖری لنٛگویجہِ ہِنٛز یہِ کیٛاہ چھِ یہِ کِتھ کَنۍ پَرو کِتھ کَنۍ ہیٚچھنٕچ تہٕ کوٗشِش کَرٲنی تِکیٛازِ ییٚلہِ نہٕ أمِس یہِ کَنسٮ۪پٹَے دِتُکھ بَچپَن پٮ۪ٹھَے یہِ چھِ پَتہٕ دۄہ کھۄتہٕ یہِ چھِنہٕ أمِس چھِنہٕ پَتہٕ پَیی آسان کہ اَسہِ چھا پَنٕنۍ لنٛگویج کشمیٖری تہِ تَوَے چھِ یُس یہِ کشمیٖری لنٛگویج یہِ چھِ تَوَے چھےٚ یہِ دۄہ کھۄتہٕ دۄہ دۄہ کھۄتہٕ دۄہ واریاہ کَم گژھان تِکیٛازِ ییٚلہِ نہٕ مٲلۍ مٲجی پرٛموٹ کوٚر سُہ ییٚلہِ نہٕ مٲلِس ماجے خۄش کوٚر سون بَچہِ گژھِ کشمیٖری بولُن تہٕ تَمہِ سۭتۍ چھِ پَتہٕ بَچہِ پانَے پَتھ روزان پنٛنہِ لٮ۪نٛگویجہِ نِش اَمہِ سۭتۍ چھِ یِم باقٕیَن ہٕںٛز لٮ۪نٛگویجہِ پٮ۪ٹھ ڈِپٮ۪نٛڈ روزان پَنٕنۍ یُس یِمَن پَنٕنۍ مادری زبان چھےٚ سۄ چھےٚ یِمَن مٔشِد گژھان